بہٕ حظ ٲسٕس یوٗز کران گولڈٕ بِلیٖچ تہٕ مگر مےٚ حظ بدٕلو اوٚتٕرٕ مےٚ دوٚپ بہٕ کرٕ نہٕ گولڈٕ بِلیٖچ یوٗز کِہیٖنۍ تہِ بہٕ اَنٛنہٕ ناو وٕ سٮ۪فران بِلیٖچ تِکیٛازِ مےٚ بوٗز سٮ۪فران سۭتۍ چھُ بُتھ روزان واریاہ نرم أمۍ سۭتۍ چھِ بُتھِس سۄ سفے سفید دار یِوان وایِٹنیٚس چھِ یِوان تہٕ تٔمی موجوٗب حظ کٔر مےٚ یہِ فِم چینج یِتھُے حظ مےٚ چینج کٔر تہٕ مےٚ حظ اَنٛنٲو وٕنہِ سٮ۪فران بِلیٖچ تہٕ آز حظ موٚتھ مےٚ یعنے دۄیہِ ترٛےٚ لَٹہِ کٔر مےٚ سۄ یوٗز مگر مےٚ حظ چھِ باسان سۄ بِلیٖج واریاہ زبردَس سٮ۪فران بِلیٖچ سۭتۍ چھُ روزان بُتھ تہِ نرم واریاہ اصٕل روزان بُتھ تہٕ صاف تہِ چھُ گژھان واریاہ بُتھ بیٚیہِ چھِنہٕ یُس بہٕ گوٚلڈ بِلیٖچ گۄڈٕنٮ۪تھ یوٗز ٲسٕس کران مےٚ ٲسۍ سۄ پٮ۪وان دَہی دۄہ پَنٛداہی دۄہ بیٚیہِ کَرٕنۍ تِکیٛازِ مےٚ اوس پَتہٕ بُتھ پَتہٕ گومُت تھوڑا خراب مگر یِتھُے مےٚ سٮ۪فران بِلیٖچ یوٗز کٔر سٮ۪فران بِلیٖچ ٲ مَتھنہٕ پَتہٕ حظ اوس مےٚ وٕ تقریٖبَن چھَس بہٕ وٕنۍ کران ریٚتۍ ریٚتۍ تہٕ بِلیٖچ تِکیٛازِ تٔمۍ برونٛہہ ٲسٕس بہٕ کران دَہی دۄہٕے پَنٛداہی دۄہٕے یعنے ریٚتَس منٛز دۄیہِ لَٹہِ ییٚمہِ وِز بہٕ گولڈٕ بِلیٖچ ٲسٕس استعمال کران مےٚ باسیو نہٕ گولڈٕ بِلیٖچَس منٛز تیُتھ ٲ یعنی سُہ تیُتھ پروڈکٹ کِہیٖنۍ تہِ سُہ اصٕل پروڈکٹ کِہیٖنۍ تہِ یُتھ مےٚ سٮ۪فران بِلیٖچ باسیو تِکیٛازِ سٮ۪فران بِلیٖچ چھِ واریاہ اصٕل بِلیٖچ تقریٖبَن چھِ تَتھ نٮ۪ران پَتہٕ ریٚتھ تہِ چھُ نٮ۪ران یِتھُے اِنسان بِلیٖچ کَرِ بُتھ تہِ چھِ صاف روزان واریاہ صاف چھُ گژھان تٔمۍ سۭتۍ بُتھ سارِوی کھۄتہٕ چھِ سافٹی یعنے نرم روزان تٔمۍ سۭتۍ سِکِن تٔمۍ موجوٗب آو مےٚ یہِ سٮ۪فران بِلیٖچ واریاہ پسنٛد بہٕ چھَس ٲ پانہٕ تہِ ؤنۍ یِہٕے یوٗز کران وٕ کَرٕ بہٕ کَنٛٹِنیولسی یعنے وٕ کَرٕ بہٕ کَنٛٹِنیوٗ ڈیلی بیسَس پٮ۪ٹھ یِہٕے یوٗز تہٕ بہٕ چھَس پَنٛنیٚن فریٚنڈَن تہِ وَنان تِمَن تہِ ووٚن مےٚ دوٚپمَکھ اگر تُہۍ گولڈٕ بِلیٖچ ٲسِو یوٗز کران یا بدل کانٛہہ بِلیٖچ ٲسِو یوٗز کران دوٚپمَکھ یہِ مہ کٔرِو مےٚ باسیے سٮ۪فران بِلیٖچ واریاہ اصٕل یہِ چھِ واریاہ تہٕ تُہۍ تہِ أنیوٗ یِہٕے بیٚیہِ چھِ سۄ سَستہٕ تہِ گژھان دوٚپمَس أمۍ سۭتۍ چھُ بُتھ واریاہ اصٕل روزان یعنے پانہٕ تہِ چھَس بہٕ وٕ یہِ یوٗز کران تہٕ پَنٛنیٚن فریٚنٛڈَن تہِ وون مےٚ تِمَو تہِ وون کیٚنہہ چھُنہٕ أسۍ تہِ کَرَو وٕنۍ یِہٕے سٮ۪فران بِلیٖچی آرڈَر أسۍ تہِ کَرَو پَتہٕ یِہٕے یوٗز